یِتھ پٲٹھۍ اَگر أسۍ وٕچھو کہِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ اِنٹَرنٮ۪ٹ چھِ آزکِس زمانَس منٛز بیک بون ؤنِو تُہۍ کِتھ پٲٹھۍ چھُ یہِ بیک بون یِتھ پٲٹھۍ زَن کہِ وٕچھنہٕ چھِ یِوان آز چھِ یۄس تہِ کٲم چھِ گژھان اِنٹَرنٮ۪ٹسٕے پٮ۪ٹھ چھِ گژھان تِکیٛازِ ییٚلہِ وٕچھنہٕ آو کہِ اِنٹَرنٮ۪ٹسٕے پٮ۪ٹھ کیٛازِ چھِ گژھان ہَر کانٛہہ ژےٚ چھے کانٛہہ کٲم کَرٕنۍ ژےٚ چھُے کُنہِ جایہِ گژھُن ژےٚ چھے کانٛہہ اِنفارمیشَن آز لیٹٮ۪سٹ ٹٮ۪کنالجی رَٹٕنۍ فیٖک کانٛہہ کٲم چھِ گَژھان اِنٹرنٮ۪ٹ ذریعہِ سۄ ٲسِنۍ کہِ وٕنۍکٮ۪نَس ٲسِن کٲنٛسہِ جاب ضوٚرَتھ کٲنٛسہِ ٲسِنۍ بدل کیٚنٛہہ کٲم ضوٚرَتھ صِرف اِنٹرنٮ۪ٹ گَژھان یوٗز یہِ کِتھ پٲٹھۍ چھِ اِنٹَرنٮ۪ٹ یوٗز گَژھان کہِ آز چھُ کُنہِ جایہِ گَژھُن اِنسانَس یا کانٛہہ کٲم چھُ ضوٚرَتھ یہِ چھِ اِنٹرنٮ۪ٹ کَران کَنسٲرٕن کَنسَلٹ کَران اِنٹرنٮ۪ٹ أمِس چھِ اِنٹَرنٮ۪ٹ سٲلم ڈِٹیل دِوان ہَتہٕ سا یَتھ جایہِ ہَسا چھِ یہِ یِتھ پٲٹھۍ اَگر ژٕ یَتھ جایہِ گژھکھ ییٚتہِ چھِ یِتھ پٲٹھۍ یا فی کانٛہہ چیٖز چھُ آز اَمے تھرٛوٗ گژھان